گۄڈنیٚتھٕے وَنو بہٕ تۄہہِ بانڈی پوٗرا ڈِسٹِرکس منٛز کٕم کٕم یِم فیٚسٹول چھِ یعنے تیٚہوار چھِ یِوان مان مَناونہٕ ساروی کھۄتہٕ بوٚڑ چیٖز چھُ کہِ تَتہِ چھُ اَکھ مطلب گۄڈنیٚتھٕے چھ پیی تُہۍ عیٖد چھ یِوان ہر کُنہٕ جایہِ مناونہٕ اِتھ کٔنۍ چھِٕ بانڈی پوٗرس منٛز تہِ عیٖد یِوان مناونہٕ عیٖد ہنٛد مطلب گوٚو خوشی اَتھ منٛز چھِ یِوان زٕعیٖدٕ مناونہٕ اَکھ چھِ یِوان عیٖدُالفِطر مناونہٕ تہٕ بیٚیہِ گٔے عيٖدُ الاضحى یِم چھِ زٕ عیٖدٕ یِم مناونہٕ چھِ یِوان اَمہِ باوٚوجوٗد چھِ یِوان مناونہٕ شبہِ بَرات یہِ تہِ چھ اَکھ تیٚہوار یُس مناونہٕ یِوان چھُ یَتھ راتس شب چھُ آسان کَرُن گۄڈٕ ونو بہٕ تۄہہِ عیٖدُالفِطر کیٚاہ عیٖدُالفِطرس منٛز کیٛاہ چھُ گَژھان أسۍ چھِ روزان رمضانس مطلب ریٚتس روزان روزدر فاقہٕ دِوان کِہیٖنٛۍ ملب سہرس وۄتھان کھیٚوان کیٚنٛہہ تَمہِ پتہٕ دۄہس روزان فاقٕے تریش نہٕ بتہٕ نہٕ سُہ تھاوان سہرس کھیٚتھ تمہِ پتہٕ روزٕ پھٕٹراوان تہٕ تمہِ پتہٕ چھِ کَران افطِیار شامن مغرِبس برٛونٹھ تھوڑا ٹایم تمہِ پتہٕ چھِ کَران مغرب نیٚمار پَران تہٕ کھیٚوان چھِ بتہٕ وتہٕ تہٕ أتھۍ سۭتۍ چھِ پ تہٕ کھۄفتن نیٚماز پَران وَنہِ چھُ مرغرض یہِ کہِ تمہِ پتہٕ چھِ اَتھ ریٚتھ گَژَھان اَمہِ پتہٕ چھُ اَمیُک اَکھ اللہ تعالیٰ اَکھ دِوان اَکھ صَواب دِوان یَتھ زن عیٖد چھِ وانان مطلب اَکھ طوفہٕ دِوان پتہٕ ونہِ ہَسا چھو تُہۍ آز خوشی مناوٕنۍ کہِ وَنہِ ہَسا گٔے یِم دۄہ کمپٕلیٹ بیٚیہِ روزٕ روزٕ روزدٔری ہُنٛد مطلب چھُ آسان تقوا مطلب پرہیز گٲری تہٕ اتھٕے کٔنۍ چھُ یہِ گَژھان انٛدان اَمہِ پتہٕ چھُ یہِ مکلان یہِ اَمہِ پتہٕ چھِ یِوان عيدُ الأضحى عيدُ الأضحىس منٛز کیٛاہ چھُ گَژھان اَمہِ پتہٕ چھَنہٕ تٕرہ دۄہِ پتہٕ یِوان سیٚود پَران عيد مناوان عیٖز نیٚماز پَران نٔے نٔے لَکٕٹ عیٖد چھِ آسان نٔے نٔے پَلو چھِ لاگان مٔشیٖدن منٛز چھِ گَژھان تہٕ پرن چھِ نیٚماز ویٚماز أکِس بیٚکِس سۭتۍ چھِ پیار محبت سان روزان تہٕ بیٚیہِ چھِ أکِس بیٚیہِ سُنٛد گَرٕ گَژھان بٔڑۍ چھِ دِوان لَکٕٹین عیٖدِیانہٕ اِتھ کٔنۍ چھُ یہِ عیٖد گَژھان پتہٕ چھِ ترٛین دۄہن تانۍ تہٕ مٲنۍ تو تُہۍ یہِ مناوان بیٚیہِ اَنان گَرس منٛز آسان تیٖتاہ تیٖتاہ پکوان پکٲمٕتۍ یا بیٚکری آسان اَتھ منٛز چھُ یِوان تھاونہٕ غٔریٖبن ہُنٛد تہِ خیال یِم زن پننٕۍ کھۄتہٕ کَم زِ یِمن آسہِ تِہُنٛد خیال تہِ یِوان تھاونہٕ أمیٖر تھاوان غٔریٖبن ہُنٛد خَیال غٔریٖب تھاوان غریٖب تہِ پننہِ جایہ تٔمس پزِ سُہ کَران تہٕ اِتھ کٔنۍ چھِ یہِ عیٖد یِوان مناونہٕ اَمیُک غرض یہِ مقصد چھُ اَسہِ پزِ أکِس أکِس بیٚکس سۭتۍ ماے تہٕ محبت سان روزُن اَمہِ پتہٕ چھِ عيدُ الأضحى یِوان یِم زن یِم زن قۄربان چھُ یِوان کرنہٕ کَٹھ مارنہٕ چھُ یِوان یویہِ چھُ پتہٕ یِوان اۄکھ اَکھ حِصہٕ رشتہٕ دارن اَکھ حصہٕ ہمساین تہٕ اَکھ حِصہٕ یِوان پانس رٹنہٕ اِتھٕے کٔنۍ چھِ پتہٕ یِوان اَتھ منٛز چھِ اَکھ شبِ بَرات تہِ چھِ آسان شَبِ بَرات کیٛاہ چھُ اَمہِ دۄہ چھُ شَب گَژھان شبِ قدٕر چھِ ماہِ رمضانس منٛز آسان شبِ بَرات چھِ آسان اَتھ منٛز چھِ آسان شَب یِوان کرنہٕ مطلب عِبادت یِوان پوٗرٕ راتس کَرنہٕ تَمہِ پتہٕ یِوان خۄدایس منگنہٕ مےٚ دِسا رِزقٕچ روز گارٕچ بَرات دِ صیٚحتٕچ دِ بَرات عقٕل حوصلہٕ اِتھٕے کٔنی یِوان دعا کَرنہٕ اَمہِ شبِ بَرات دۄہ اَمہِ پتہٕ یُس شبِ برات مطلب یہِ چھُ اَکھ راتس یِوان یہِ شَب کَرنہٕ امی چھِ اَتھ وَنا شب شبِ بَرات یعنے کہِ یہِ چھُ راتس یِوان یہِ شَب کَرنہٕ بیٚیہِ یِم گُزریٚمٕتۍ وٕزریٚمٕتۍ چھِ آسان اَمہِ برٛونٹھ یِمن ہنٛد چھُ یِوان فاطے خوانی تہٕ کَرنہٕ تہٕ اَمہِ اَمہِ دۄہ چھُ کانٛہہ حٔلوٕ بٲگراوان یا کیٚنٛہہ بٲگراوان تہٕ کَران چھِ تہٕ بیٚیہِ چھُ شیخ نوٗر دیٖن ؤلی رحمَتُہ اللہِ تعالیٰ تِہند وۄرُس یِوان مناونہٕ یِمو زَن شُرکھِ چھِ ؤنمٕتۍ تِہُنٛد وۄرُس تہِ چھُ یِوان اَمہِ وِزِ مناونہٕ غرض چھُ میون ونُن یہِ کہِ یہِ چھُ اَکھ مطلب بٔڑ بارٕ نعمت یِم سٲری فیٚسٹول چھِ بٔڑ بار نعمت چاہے سۄ سٲنۍ فیٚسٹول سٲنۍ تیٚہوار آسان باقٕے مزہَبن ہِنٛدۍ آسن پننہِ پننہِ جایہِ چھِ سارنٕے ہِنٛدۍ تیٚہوار وارِیاہ زیادٕ معنے تھاوان